میون زاہ دۄہ چھُ ژۄوُہ اَپریل کُنوُہ شیٚتھ تہٕ پانٛژھ شیٖتھ پانٛژھ ستمبر چھِ پرٛٮ۪تھ ؤریہِ أسۍ اُستادَن ہُںٛد دۄہ مَناوان پنٛداہ اگَستہٕ چھِ پرٮ۪تھ ؤریہِ آزٲدی ہُںٛد دۄہ مَناوان زٕ اکتوٗبَر چھِ أسۍ گاندھی جی یُن دۄہ مَناوان ژۄداہ نَوَمبر چھِ بَچَن ہُنٛد دۄہ مَناوان